أسۍ حظ چھِ گھرِ ٲں صفٲیی کَران اَکھ جاڑو سۭتۍ لژھلہِ سۭتۍ بیٚیہِ مازنہِ سۭتۍ بیٚیہِ حظ چھِ أسۍ دٔجۍ تُلان تٔمے سۭتۍ چھِ أسۍ ٲں شیٖشہِ ویٖشہِ صاف ٲں کَران گامَن منٛز حظ چھِ أسۍ یِہٲے کران گھرِ زیادٕ پَہم کٲم أسۍ چھِ ییٚمے جاڑو سۭتۍ ڈُوان بیٚیہِ چھِ مازنہِ سۭتۍ ڈُوان تٔمے سۭتۍ چھِ أسۍ سٲرسٕے صفٲیی کَران مگر یُس حظ یہِ گوہ چھُ أسۍ چھِنہٕ یہِ ٲں ییٚتھ پٮ۪ٹھ پَتھرِس پٮ۪ٹھ ترٛاوان وَاوان کِہیٖنۍ تہِ نہٕ ٲں تِکیٛازِ یہِ چھِ أسۍ جمع تھاوان کٔرِتھ أکسٕے جایہِ ٲں پَتہٕ ٲں چھِ أسۍ اَتھ یہِ أکِس دۄبَس منٛز ترٛاوان تَتھ چھِ پَتہٕ کھاد واد ٲں بَنان مگر یہِ پتھرِس وۄتھرِس پٮ۪ٹھ چھِنہٕ ترٛاوان وۄنۍ کیٚنٛہہ پتھرِس پٮ۪ٹھ چھِ ترٚاوان سُہ چھِ أسۍ پتہٕ ہۄکھناوان وۄکھناوان سُہ چھِ پَتہٕ أسۍ وَنٛدَس ٲں دامبرِس وامبرِس ٲں زالان بیٚیہِ چھِ پَتہٕ کانٛگریٚن منٛز سُہ نار وار تھاوان پَتہٕ چھِ سُہ تَمے سۭتۍ چھِ پَتہٕ وُشنیر پُشنیر ٲں کَران مگر پَتھرِس پٮ۪ٹھ چھِنہٕ أسۍ یہِ زیادٕ پَہم ترٛاوان کِہیٖنۍ تہِ نہٕ گھرِ أسۍ چھِ نِوان نیٚبَر کھاہَس منٛز چھِ نِوان تٔتی چھِ ترٛاوان ؤہرٲیِتھ تَتہِ چھُ سُہ پَتہٕ چھُ سُہ تاپہٕ سۭتۍ ہۄکھان ٲں تہٕ پَتہٕ چھِ أسۍ سُہ زالان وَنٛدَس تھاوان چھِ بَچن وَچن کٔرِتھ یِمَن تورَن وورَن مَنٛز پَتہٕ چھِ سُہ أسۍ سُہ وَندَس پَہم وَنٛدَس کُن زالان زیاد پَہم چھِ أسۍ کَران یہِ کٲم زیاد پَہم چھِ أسۍ یہِ تھاوان ٲں کُنہِ دوٗر جایہِ نِوان چھِ أسۍ یہِ گوہ وُہ تَتہِ چھِ تھاوان أسۍ یہِ دۄبَس وۄبَس منٛز پَتہٕ چھُس کیٚنٛہہ ڈَکھنہٕ وَکھنہٕ تھاوان پٮ۪ٹھہٕ پَتہٕ چھِ اَتھ یہِ کھاد واد بَنان یِہٲے چھِ اسہِ اَمہِ سۭتۍ فٲیدٕ میلان اَتھ چھِ یہِ کھاد بَنان پَتہٕ چھِ أسۍ یہِ زٔمیٖنَس ترٛاوو وارِ ترٛاوو یا ییٚمہِ ساتہٕ دانہِ یہِ ٲں یہِ آسہِ لاگُن تھَل وَل آسہِ لاگٕنۍ تَمے برٛونٛہہ چھِ أسۍ یہِ زٔمیٖنَس منٛز نِوان اسہِ چھِ اَمہِ سۭتۍ واریاہ فٲیدٕ ہۄکھناوان چھِ وَنٛدَس چھِ زالان کھاد چھِ بَناوان سُہ چھِ واریٚن ترٛاوان ٲبی زٔمیٖنَس چھِ ترٛاوان خۄشکَس چھِ ترٛاوان تہٕ اَمہِ سۭتۍ اسہِ چھَِنہٕ پیٚوان پَتہٕ کھاد واد مٔلۍ اَنٕنۍ زیادٕ پَہم کِہیٖنۍ پَتہٕ چھِ أسۍ تِکیٛازِ گھرِچی کھاد یۄس اسہِ نیران چھِ اسہِ چھِ نیران واریاہ زیادٕ گھرِ گوہ تہٕ پَتہٕ چھِ أسۍ سۄ کھاد واد تتھ بَناوان تہٕ تَمہِ پَتہٕ چھِ ترٛاوان یِہٲے چھِ یِہِ ہان فٲیدٕ چھُ اسہِ میلان اَمہِ سۭتۍ اَمہِ گوہہِ سۭتۍ ٲں کھاد چھیٚس بَنان پَتہٕ چھِ أسۍ سۄ کھاہَن واہَن ترٛاوان یا ڈوریٚن یِمَن ٲں واریٚن پاریٚن منٛز چھِ أسۍ یہِ ترٛاوان مگر صفٲیی چھِ أسۍ خٲلی کَران گھرِ کمہِ جاڈو سۭتۍ لَژھلہِ سۭتۍ مازنہِ سۭتۍ چھِ أسۍ ڈُوان وُوان گھرِ بیٚیہِ ییٚلہِ اۭں زیادٔے باسہِ تیٚلہِ چھِ أسۍ یہِ ٹاٹھ واٹھ یِم چھِ یِم چھِ نیٚبر ژھٕنان کٔڑِتھ تَتیٚس چھِکھ دٕنَن وٕنَن دِوان پَتہٕ چھِ اَنٛدَر ژَانان واپَس پتہِ روٗد شیٖشہٕ ویٖشہِ شیٖشہِ چھِ أسۍ کَران ییٚمہِ سۭتۍ ٲں دَجیٚو سۭتۍ پَتہٕ چھِ آبَس منٛز سُہ بٔڑھناوان تٔمے سۭتۍ چھِ کَران ٲں صفٲیی آز چھِ درٛامٕژ وۄنۍ ڈُوَن مِشیٖن چھِ درٛامٕژ تٔمے سۭتۍ چھِ ڈُوان مگر ٲں گامَن منٛز چھُنہٕ وُنہِ تِتھ پٲٹھۍ تِمو ڈُون مِشیٖنو سۭتۍ ڈُوان وُوان کیٚنٛہہ کہِ کیٛازِ ییٚتہِ چھِ کَران زیادٕ لوٗکھ یِہٲے تِم چھِ دَپان نَہ یہِ برٛونٛہہ پٮ۪ٹھ کَران ٲسۍ تی کَرو یموٕے سۭتۍ جا مازنہِ چھِ أسۍ گھرِ لاگان تِم چھَنہٕ پیٚوان اسہِ مٔلۍ اَننہِ کِہیٖنۍ تہِ نہٕ تہٕ رۄپیہِ دَہ تہِ چھِ اسہِ تِمو سۭتۍ بَچان تَؤے چھِ گامَن مَنٛز زیادٕ پَہم لوٗکھ یِموٕے سۭتۍ مازنیٚو سۭتۍ جاڈوَو سۭتۍ یا لژھلیٛو سۭتۍ وۄنۍ کھال کانٛہہ گھرٕ چھُ سُہ یُس ٲں مِشیٖنہٕ سۭتۍ ٲں ڈُوان چھُ أسۍ چھِ پانہٕ گھرِ ٲں ڈُوان اَمے سۭتۍ جاڈوو سۭتۍ مازنیٚو سۭتۍ تِکیٛازِ اسہِ چھِ مازنہِ نیران گھرِ وارِ منٛز مٔمی چھِ آسان وۄبدایمژ مازنہِ گھرِ پَتہٕ چھِ أسۍ مازنیٚو گَھرے ژَٹان تہٕ ہۄکھناوان چھِ پَتہٕ چھِ تِموٕے مازنیٚوٕے سۭتۍ أسۍ ڈُوان اصٕل پٲٹھۍ اسہِ چھَنہٕ پیٚوان کٕہٲنۍ تہِ مجبوٗری دُکان پٮ۪ٹھ اَنٕنۍ یا بیٚیہِ کیٚنٛہہ گاوٕ تہٕ چھِ گھرے تہٕ گوہۍ ووہۍ یُس چھُ نیران سُہ چھِ ہۄکھناوان اصٕل پٲٹھۍ بیٚیہِ چھِس کھاد واد بَناوان پَتہٕ چھِ سۄ زٔمیٖنَس ومیٖنَس سۭتۍ اصٕل پٲٹھۍ ٲں ترٛاوان فصٕل تہِ تہٕ تِکیٛازِ گھریٛک یُس ف یہِ چھُ گُہٕچ یہِ چھِ اسہِ کھاد چھِ نیران تَمہِ سۭتۍ چھُ اسہِ فصٕل تہِ واریاہ زیادٕ نیران وارِ منٛز ہاکھ تہِ چھُ نیران اصٕل مَرژٕوانٛگن تہِ چھِ نیران اصٕل پرٛیٚتھ کیٚنٛہہ چھُ نیران اصٕل یِتھٔے پٲٹھۍ ٲں خاص منٛز دانہِ تہِ چھُ نیران اصٕل تِکیٛازِ گھریٛک گوٚو گھرکُے نیٚبرِمِس مَنٛز چھَنہٕ آسان پَیی کیٛاہ چھِ بَلاے چھِ آسان مِلٲیِتھ تہٕ اَمیٛک فٲیدٕ چھُ اسہِ زیادٕ پہم چھُ اسہِ یِہٲے فٲیدٕ اسہِ چھِ اَتھ کھاد بَنان اَتھ گُہِس پَتہٕ چھِ أسۍ سُہ زٔمیٖنَس ترٛاوان